گُڈ مارنِنٛگ سَر ہاں جی سَر ہاں جی سَر بولیے آ السَلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک سَر اہن حظ ٹھیٖک حظ اَصٕل پٲٹھۍ حظ مُشرف سَر چھُو حظ سَر أسۍ چھِ ہِلال حظ ہِلال علی حظ سَر بہٕ چھُس مطلب تُہِنٛدٕ سکوٗلُک سٹوٗڈَںٛٹ دہلی پَبلِک سکوٗل سرینگرٕ سَر اَسہِ ٲس تۄہہِ سۭتۍ حظ کَتھ کَرٕنۍ مطلب فیٖس کِس بارَس منٛز حظ سَر سَر اَسہِ چھِ تھوڑا بہت حظ اِکنامِک کرٛایسٕز گَرِ تھوڑا أسۍ ہیٚکو نہٕ تیوٗتاہ مطلب منیج تہِ کٔرِتھ حظ کِہیٖنۍ تہِ حظ سَر بہٕ چھُس یَژھان بہٕ چھُس یَژھان زانُن حظ کہِ سَر مطلب تُہِنٛدِس اَتھ سکوٗلَس منٛز چھا مطلب سُکالَرشِپ کانٛہہ ایٚولیبٕل ییٚمہِ خٲطرٕ مےٚ ایٚپلاے کَرٕہاو تاکہِ مےٚ مِلہِ تھوڑا بہت اِنسٮ۪شَنٕز میلہِ ہے مےٚ تُہٕنٛدِ طرفہٕ سَر جی سَر اہن حظ سَر اہن حظ سَر

ٹھیٖک حظ سَر اہن حظ ٹھیٖک حظ چھُ سَر

ٹھیٖک حظ سَر اہن حظ ٹھیٖک حظ چھِ سَر سَر أسۍ چھِ پَران ٹٮ۪نتھٕ کَلاسَس اہن حظ سَر اہن حظ سَر ٹھیٖک حظ چھُ سَر ٹھیٖک حظ سَر اہن حظ سَر ٹھیٖک حظ چھُ سَر اہن حظ سَر ٹھیٖک حظ سَر اہن حظ سَر ٹھیٖک حظ چھُ سَر اہن حظ آ سَر ٹھیٖک حظ چھُ سَر بیٚہہ حظ رۄبَس حوالہٕ بیٚہہ حظ خۄدایَس حوالہٕ